میجَر فونَن ہنٛد بریٚنڈ یُس زَن لَبنہٕ چھ یِوان سٲنِس ایریا ہس مَنٛز تتھ مَنٛز چھ ریٚڈمی یعنی ایٚم آیۍ کَمپٔنی ہُنٛد فون یُس واریاہ اصٕل واریاہ زیادٕ میٚموری چھِ ساروی کھۄتہٕ زیادٕ اصٕل یُس پرٮ۪فَر کَرنہٕ چھُ یِوان سُہ گوٚو ایٚپٕل آیۍ فون تکیازِ اتھ چھ واریاہ زیادٕ اصٕل فیٖچٲرٕس چھِ اتھ چھ ساوُنٛڈ کالٹی تہِ کیمرا تہِ چھُس واریاہ اصٕل تہٕ بیٚیہِ چھِس واریاہ زیادٕ میٚموری امہِ کِنۍ چھِ اتھ سہی بازرَس مَنٛز ڈِمانٛڈ تہٕ چالان چھُ واریاہ اصٕل پٲٹھۍ تہٕ أسۍ چھِ امہ سۭتۍ واریاہ زیادٕ سیٚٹِسفایِڈ امہِ فونٕکۍ فیٖچَر چھِ واریاہ زیادٕ اصٕل باقیو فونَو ہٕنٛد کھۄتہٕ یہِ چھُ واریاہ زیادٕ لوٚت بیٚیہِ چھِ اتھ واریاہ زیادٕ میٚموری امیُک کیمرا چھُ واریاہ زیادٕ صاف تہٕ بیٚیہِ چھُنہٕ اتھ کانٛہہ فردَر ڈیٚمیج گَژھنُک خَطرٕ تہِ کینٛہہ